ہیٚلو تُہۍ چھُوا چَنٛک سٹی کۄلگامہِ پٮ۪ٹھ مےٚ حظ اوس کھیٚن چیٚن آرڈر کَرُن آنلاین ڈیٚلؤری چھا دستیاب رستہٕ تہٕ کباب چھِ مےٚ ضروٗرت بیٚیہِ ہیٚکوا تُہۍ آز پانٛژھ بجے تام واتنٲیِتھ بیٚیہِ کٔرۍ زیٛو ڈِسکاوُنٛٹ تہِ